السلام علیکُم ورحمتُہ اللہِ وبرکات ٹھیٖک چھُو حظ آ شُکُر رۄبَس کُن اَچھا یہِ ؤنۍتو مےٚ تُہۍ چھُوا یہِ باغن کٮ۪نچی وٮ۪نچی کَران تی حظ یہِ سمکھیو ییٚتٮ۪تھ مٔنی بابا أمۍ دیُت مےٚ تُہُنٛد نمبر دوٚپُن یِم چھِ اَصٕل نا کٮ۪نچی کران اَمے موٗجوٗب مےٚ دوٚپ وۄنۍ بہٕ کَرو بہٕ تۄہہِ کال تۄہہِ وَنہو بہٕ کٮ۪نچی ٲسۍ کرٕنۍ یَتھ باغس باغ اَکھ زٕ ٲسۍ حظ یِمن ٲس کٮ۪نچی کرٕنۍ آ فِرٛی چھُوا تُہۍ اَسہِ چھُو یِمہٕ یِم زٕ ژو پانٛژھ شےٚ دۄہ لَگن اَسہِ لگ بگ لگ بگ پگہٕے پٮ۪ٹھ لگن اَسہِ پانٛژھ شےٚ دۄہ موسم تہِ چھُنہٕ ٹھیٖک کیٚنہہ اَمی موٗجوٗب وۄنۍ چھُو تۄہہِ یہِ اٮ۪ولیبٕل چھُو تۄہہِ دٔستِیاب چھُو تۄہہِ اَسہِ ہیٚکِو تُہۍ نِچ کٮ۪نچی کٔرِتھ باغس آ کٮ۪نچی چھُوا اَصٕل پٲٹھۍ کران کِنہٕ ہُہ اَچھا ٹھیٖک یہِ ؤنۍتو مےٚ بیٚیہِ کٔژ نفر چھُو تۄہہِ آسان پانَس سۭتۍ چھِ ٹھیٖک یہِ ؤنۍتو کٮ۪نچی چھُو اَصٕل پٲٹھۍ کران حظ مان ژٕ لنٛجہٕ ونجہٕ گژھِ سیوٚد اَصٕل پٲٹھۍ آسٕنۍ ژوٗنٛٹۍ چھِ اَتھ چھِ بیٚیہِ ؤرِیہِ ژوٗنٛٹۍ

اَچھا ٹھیٖک یہِ ؤنۍتو مےٚ یہِ تۄہہِ کوٗتاہ چھُو ہٮ۪وان تُہۍ چھُوا یہِ ٹھیکٕے کَران کِنہٕ تُہۍ چھُو دۄہ وَے ہٮ۪وان وۄنۍ کیٛاہ تُہۍ کیٛاہ چھُو وَنان تُہۍ دیٖوا دۄہ وَے کِنہٕ تُہۍ کٔرِو ٹھیکَس منٛزٕے اَتھ اَچھا ٹھیٖک تُہۍ کوٗتاہ چھُو دۄہَس ہٮ۪وان ٲٹھ شَتھ سُہ ہَے چھِ زیادٕ گژھان حظ اَچھا ٹھی یہِ یہِ ؤنۍتو یہِ بَتہٕ وَتہٕ چھُو تُہۍ پانَے اَنان کِنہٕ یہِ چھِ ییٚتی کَرُن انتظام اَدٕ تَمے حِساب چھُنہ وَنُن تۄہہِ تُہۍ ریٹ چھُو یوٗتاہ ہٮ۪وان

بہ بَتہٕ اَگَرَے ہٮ۪مو پَتہٕ کوٗتاہ پَتہٕ کوٗتاہ گژھِ کَم حظ پَتہٕ ہیٚوٕ برابر بیٚیہِ ٲٹھ شَتھ کِنہٕ تَمہِ کَمٕے نہ حظ سُہ چھِ زیادٕ گژھن بیٚیہِ وَنان پانَے آز چھِنہٕ یِوٲنی کینٛہہ تہٕ وۄنۍ کٔرِو فاینَل یہِ کوٗتاہ گژھِ

نہ حظ سَتھ سَتھ حظ سَتَن ہَتَن پٮ۪ٹھ کٔرِو حظ سَتھ حظ گژھِ ٹھیٖک بوٗزُو حظ سَتھ حظ گوٚو ٹھیٖک ہہ چلو تیٚلہِ ییٖزیو تُہۍ پَگاہ کٲلۍکٮ۪تھ بہٕ کَرو تیٚلہِ بیٚیہِ کال ٹھیٖک چھِ حظ چلو حظ بِہِو خۄدایَس حوال